ژٕ وَن سا مےٚ پننؠن قزٕنَن مُتلِق اگر بہٕ پننؠن قزٕنَن ہٕنٛز کتھ کرٕ تِم چھِ واریاہ زیادٕ تِکیٛازِ میانہِ ماجہِ چھِ ژور بٲے تہٕ اکھ بیٚنہِ تِمَن تہِ چھِ شُرۍ تہٕ یہِ چھُ بنان اکھ بوٚڑ اکھ تعداد اکھ مٲلۍ سٕنٛز اگر بہٕ کتھ کرٕ تٔمِس تہِ چھِ ترٛےٚ بِیٚنہِ تِمن تہِ چھِ واریاہ شُرۍ تہٕ سُہ تہِ چھِ بنان اکھ بوٚڑ تعداد اکھ بہٕ ہؠکہٕ نہٕ سارنٕے ہِنٛز کَتھ کٔرِتھ وٕنکیٚس کینٛہہ البَتہ وۄنۍ چھِ کینٛہہ یِمَن سۭتۍ مےٚ برادَرِی چھِ یا یِمن بہٕ زیادٕ کُلوز چھُس تِہنٛز کَتھ ہؠکہٕ بہٕ کٔرِتھ گۄڈنِچ کتھ کرٕ بہٕ یُس زَن مےٚ مامتُر بوے چھُ تٔمِس چھُ ناو اِشفاق نِثار تٔمۍ سٕنٛز وٲنٛس چھِ تٕرٕہ ؤری سُہ چھُ وٕنکؠس پی ایچ ڈی کَران اِنگلِشس منٛز تہٕ تٔمِس چھُ خانٛدر کٔرِتھ سُہ چھُ مےٚ بوٚڑ بوے تہٕ سُہ چھُ مےٚ پننِس بٔڑۍ بٲے سٕنٛدۍ پٲٹھی ٹرٛیٖٹ کران تَمہِ پتَن چھُ بِیاکھ عابد مجیٖد گنایِی سُہ تہِ چھُ مےٚ مامتُر بوے تٔمۍ سٕنٛز وٲنٛس چھِ شتوُہ ؤری تٔمِس چھِ گرَیٚجِویشَن کٔرمٕژ تہٕ وٕنکیٚسن چھُ سُہ دُبے منٛز جاب کران تَمہِ پتہٕ چھُ مےٚ بیاکھ مامتُر بوے ییٚمِس زن شاکِر چھُ ناو تٔمۍ سٕنٛز وٲنٛس چھِ شیٚتوُہ ؤری تٔمۍ تہِ چھِ گرَیٚجِویشَن کٔرمٕژ مَگر وٕنکیٚس سُہ بِزنؠس کران بِیاکھ مامتُر بوے چھُ مےٚ تٔمِس چھُ ناو راسِک نِثار سُہ چھُ گرَیٚجِویشَن کران تہٕ تٔمۍ سٕنٛز وٲنٛس چھِ ژوٚوُہ ؤری امہِ مٔزیٖد چھُ مےٚ بیٚیہِ ماستُر بوے ییٚمِس زَن ناو چھُ زاہِد زاہِد تہِ چھُ تٕرٛہ وُہُر تہٕ تٔمۍ چھِ ٹُوِیٚلتَھس تام تعٲلیٖم حٲصِل کٔرمٕژ تہٕ تَمہِ پتہٕ چھُ سُہ پَنٛنُی بِزنؠس سمبَالَن تمہِ پتہٕ چھُ مےٚ اگر بہٕ بیٚنؠن ہٕنٛز کتھ کرٕ ماستٕر بیٚنِہ مےٚ چھِ ماستٕربیٚنہِ زٕ ژور مامتر بیٚنہِ تہِ زٕ ژور مامتر بیٚنہِ یۄس زَن مےٚ بٔڑ ہِش چھِ تٔمِس چھُ ناو جوسِی جوسی ہِنٛز کالِفِکیشَن چھِ تٔمۍ چھُ ماسٹٲرٕس کوٚرمُت تہٕ وٕنکیٚس چھِ سۄ گورمِینٛٹ ایٚمپٕلایِی یہِ ہسا چھِ وٕنکیٚس اکھ ڈرافٹٕس مَین ڈرافٹٕس ووٗمَن ونو تٔمِس تمہِ پتَن چھِ مےٚ بیاکھ مامتٕر بیٚنہِ ییٚمِس زَن ناو چھُ فوزِیا فوزِیا چھِ تٕرٛہ ؤرِش تہٕ تٔمِس چھُ خانٛدر کٔرِتھ تٔمِس چھُ بچہِ تہِ بیٚیہِ چھِ مےٚ بیاکھ ماستٕر بیٚیہِ چھِ مےٚ ماستٕر بیٚنہِ ییٚمِس زَن ناو چھُ ہیٖنا ہیٖنا یسُ زَن چھِ تٔمۍ سٕنٛز وٲنٛس چھِ ژوٚوُہ ؤری سۄ چھےٚ وٕنٛکیٚس بی ایس سی نٔرسِنٛگ کران تہٕ تٔمِس تہِ چھُ خانٛدر کٔرِتھ مےٚ چھُ ماستُر بوے ییٚمِس زَن ناو چھُ عِمران عِمران یُس زن چھُ سُہ چھُ اراوُنٛڈ ژتجی وُہُر تہٕ تٔمۍ سٕنٛز تعٲلیٖم یۄس زن چھِ سۄ چھِ تٔمۍ چھُ ماسٹٲرٕس کوٚرمُت تٔمۍ چھُ بی ایڈ ایم ایڈ کوٚرمُت تٔمۍ کوٚر واریہَن ؤرۍ یَن اَیٚز پٕرٛیٚوَیٹ ٹیٖچر کٲم وٕنکؠن چھُ سُہ کَرَنٛٹلی چھُ سُہ أکِس ہوٹٕلَس مَینَیجَر امہِ مٔزیٖد تہِ چھِ مےٚ واریاہ قَزٕن یِہُنٛد بہٕ ذِکِر یَژھا کرُن مگر بہٕ ہؠکہٕ نہٕ تِہُنٛد وٕنکیٚس ذِکِر کٔرِتھ کینٛہہ